ہیلو وعلیکُم السلام ٹھیٖک حظ کَم حظ چھُو کَتہِ پٮ۪ٹھ حظ اَچھا کیٛاہ دٔلیٖل کیٛاہ اوس کَرُن اَچھا اَچھا اَچھا مےٚ ؤنۍتو یہِ اَتھٕے اَتھ کیٛازِ ؤتھۍ یِم ٹٲل اَتھ آسہِ ہا سیٖمَٹھ خراب گووٚمُت پٔتِم نہ اچھا یہِ سرٛیٚہہ ویٚہہ مہ اوسُس یِمن لَبن وَبَن اچھا ترٛامہٕ مٔٹ ہا ترٛامہٕ مٔٹ ٲسوا لٲگِتھ

اچھا ٹھیٖک ٹھیٖک کِہیٖنۍ نہٕ ہُتھ کوٗتاہ ٹایم گوٚوُس پانٛژھ شےٚ تیٚلہِ چھُ اَتھ گَڑبَڑٕے اوسمُت کیٛاہ تھام اَتھ ما سرٛیٚہہ چھُ سا دیوارَن چھُ سا سرٛیٚہہ اچھا ٹھیٖک اَتھ چھا ہُہ یِم أنٛدرٕ لٲگِتھ یہِ پۄکھتہٕ سیرِ اچھا تہٕ وۄنۍ کیٛاہ نٔے لٲگۍ ہُسا اچھا اچھا یہِ کوتاہ باتھروٗمَس کیٛاہ چھِ یِم کھَجر زیچھر ڈایمٮ۪نشَنٕز حظ ٲٹھ پھٕٹہٕ زیوٗٹھ کھوٚل ٲٹھ پھٕٹہٕ ٲٹھ پھٕٹہٕ ٹھیٖک ٹھیٖک اَتھ لٲگۍوَس ٹٲل لٲگۍوا برابر ہیوٚر تام کِنہٕ نٮ۪صبَسٕے تام برابر ہیوٚر تام اَتھ کہٕ ہایِٹھ ہایِٹھ ما چھو پَتہ کۭژاہ چھِ اَتھ دَہ پھہٕ ٹھیٖک اَتھ ہے لَگَن تیٚلہِ واریاہ ٹٲلہٕ اَتھ چھُنہ سُے حِساب چھُس نہ کَرُن اَگر اَتھ یہِ سا یہِ ٲٹھ پھٕٹہٕ ٲٹھ پھٕٹہٕ چھُ سُکیر پھٕٹہٕ یہِ باتھ روٗم پٮ۪ٹھٕ چھَس ہایِٹھ چھَس دَہ پھٕٹہٕ تَمیُک مطلب گوٚو یہِ سا یہِ یہِ کیٛاہ سا چھُ اَتھَے لَگَن واریاہ ٹٲلہٕ تیٚلہِ ہے ٹھٕہَر حظ بہٕ دِمَے ژےٚ حِسابٕے کٔرِتھ مہ مَگر بۄنہٕ چھَے نہ بہٕ یہِ سا یہِ بۄنہٕ چھَے نہ لاگنہِ اَتھ ہُم بدل ٹٲلہٕ یِم چھےٚ نہ لینی آسان یِم والان کھَسَن اَتہِ چھُ دَب لَگنُک خطرٕ پَتہٕ آسان اَوا اۭں اۭں آ وٕچھ سا بۄنہٕ یُس چھُے نہٕ اَتھ باٹَم اَ اَتھ گٔے ژُہٲٹھ سُکیر پھٕٹ اَگر ژٕ وۄنۍ ہُم یہِ سا یہِ ٹٲل اَنَکھ یِم ہسا بۄنہٕ چھِ لاگنہِ اَتھ لَکچے ٹٲلہٕ یِم اکھ بَے اَکھ چھِ آسان اَکھ پھٕٹ بَے اَکھ پھٕٹ کیٛازِ اَتھ چھِ آسان تھوڑا بۄنہٕ لیوَل کرٕنۍ آب گژھِ وَسُن اَگر وۄنۍ أسۍ بٔڑ ٹٲل اَتھ بۄنہٕ لاگو تیٚلہِ گژھِ نہٕ پَتہٕ لیوَل اَتھ سیوٚد بۄنہٕ کیٚنہہ تہٕ بیٚیہِ یُس وۄنۍ ہُم چھُو سایڈَن وال حظ تَتھ أنۍزیو بٔڑ ٹٲل یۄس زٕ پھٕٹ آسان چھِ کھہٕ زیٖٹھ زٕ پھٕٹہٕ کھٔج تِم أنۍزیو کَجاریا تِمَن چھُ آسان نہ سا یہِ تِم چھِ آسان ٹٲلہٕ تہِ اَصٕل تہٕ کَجہ مےٚ باسان کَجارہی اَنو کیٛازِ تِم چھُس بہٕ تِم چھِ مےٚ آزمامژٕ مےٚ چھُ واریاہہ لاجِمَژٕ تِم تہٕ تِمَے گژھِنَس مےٚ باسان اَصٕل تِم گٔے شی شیٖتھ یہِ ہَسا یہِ سُکیر پھٕٹ گژھِنَے ژےٚ أکِس لَبہِ ترٛےٚ ہَتھ وُہ مَگر تَتھ ژھیٚںٛنا دیوارٕچ ییٚمِچ حظ دروازٕچ ہن ژھیٚنِس نہ دروازٕ چھُ آسی ژےٚ دروازٕ چھُ اَتھ زٕ پھٕٹہٕ گوٚو اَرداہ پھٕٹہٕ والتَس ترٛےٚ ہَتھ سُکیر پھٕٹ أنۍزیو تُہۍ ٹٲلہٕ ترٛےٚ ہَتھ یِم ژُہٲٹھ گٔے باٹمَس تَتھ چھِ یۄس کَجیریا ٹا ٹایِل چھُنہ آسان تَتھ چھُ آسان اورَے کَجیرِیاہَس چھِ آسان اورَے تَتھ چھِنہٕ پٮ۪وان ضوٚرتھ کیٚنہہ اَگر تُہۍ بدل أنِو چھِ ہایلایٹَر پٮ۪وان سۭتۍ ترٛاوُن ضوٚرری

فِلحال چھِ مےٚ زٕ ژور دۄہ آوریر نہ آز کیٛاہ سا گٔے آتھوار ژٔنٛدٕروار بوٚموار بودروار برٛٮ۪سوار بَٹوار یِمو بَٹوار بیٚیہِ تھٲیزیو اَوا بیٚیہِ تھٲیزیو یہِ سیٖمَٹھ أنِتھ اَوا سٮ۪کھ تھٔیزیو چھٲنِتھ بیٚیہِ أنۍزیو سیٖمَٹھ سیٖمَٹھ بیگ زٕ ژور لگَن تہٕ سُہ أنۍزیو ہوے أنۍزیو مطلب یہِ اَوا اَوا اَمبوٗجاہٕے أنۍزیو کیٛازِ سُہ چھُ اَصٕل سٕٹرٛانٛگ تَتھ چھِ یہِ سا یہِ فِکزیشَن گژھان اَصٕل ژوٚل حظ بَٹوار روٗزۍوا ریٚڈی تہٕ تُلِو حظ بَٹوار واتہٕ بہٕ تُل